وعلیکُم السلام آ بوٗٹن چھِ واریاہ قٕسٕم تُہہۍ کٔرِو چوٗز کُس چھُو تۄہہِ ضوٚرتھ بیٚیہِ سایِز کیٛاہ چھُو تۄہہِ لگان تۄہہِ کُس سایز چھُو لگان اَ تُہۍ وٕچھِو وٕچھِو اچھا ستھ نمبر چھِ اَسہِ ترٛےٚ قٕسٕم بوٗٹ تُہۍ وٕچھِو یِمو ترٛیٚیو مہ پسند پتہٕ وٕچھو أسۍ ریٹ کیٛاہ آسہِ پرایز وٕچھو أسۍ پتہٕ گۄڈٕنٮ۪تھ کَرٕ بہٕ پسنٛد آ یہِ بٕلے یہِ کِرٛہُن کلر یہِ چھِ بیکھ چھِ سبٕز کلر یِہوٚے کرہُن مگر کَسم قٕسٕم الگ الگ بیٚیہِ کالِٹی تہِ آ یہِ گژھِ پٕنژٕ شَتھ رۄپیہِ اَتھ چھُنہٕ ڈِسکاوُنٛٹس چانٕس کینٛہہ اَتھ چھُ مہ یہِ آسان کم نفع تَوَے یہِ چھُ پٕنژٕ شَتھ اَتھ چھِ یہِ مارکیٹ پرٛایز یہِ تہِ چھُ یہِ چھُ ترٛوُہ شَتھ یہِ چھِ سیم مگر یہِ چھِ تھوڑا اَتھ چھِ کمپٔنی بدل اسی لیے بیٚیہِ پٕنژٕ شَتھ ہُم زٕ چھِ سیم مگر یِمن چھِ ڈِزاین الگ الگ یِمن چھُ مطلب نہ ترٛےٚ سا ترےٚ ساس گژھِ نہٕ کینٛہہ پانٛژھ تٕرٛہ شَتھ گژھن اتھ چھُنہٕ اتھ چھُنہٕ زیننُے اَتھ چھُنہٕ زیننُے تیٚلہِ تیوٗتاہ چلو چلو دۄیہِ تٕرٛہ شَتھ چھِ ٹھیٖک دۄہَے چھُنہٕ مسلہٕ مسلہٕ چھُ اَتھ منٛز چھُنہٕ نفہٕے تیوٗتاہ دۄیہِ تٕرٛہ شَتھ دِیِو تُہۍ مَکلٲیِو حِساب زٕ نِیِو تُہۍ دۄیہِ تٕرٛہن شَتن چلو اَدٕ کیٛاہ مےٚ چھُ وٕنہِ دٔسلاب تہٕ نِیِو تُہۍ ترٛٮ۪ن ساسن یِمہٕ دۄنوَے ترٛٲیِو یَلَے مگر ؤنۍزیو نہٕ اور کٲنسے تہٕ ترٛٮ۪ن ساسن ترٛٮ۪ن ساسن نِیِو تُہۍ دۄنوَے یِم بٕلیک دۄنوَے آ بہٕ کرمو پیک بہٕ کرٕ یِمہٕ پیک مےٚ کٔرۍمو یِم پیک رٔٹِو نِیو چلو چلو چلو یور گژھِ